ہٮ۪لو اَسلام علیکُم مےٚ ٲس کیب اَکھ کٔرمٕژ تُہٕنٛز بُک مگر اَسہِ پے گرِ تھوڑا اٮ۪مَرجَنسی تہٕ مےٚ پیوٚو گَرِ تھوڑا جلدی نیرُن تہٕ بیٚیہِ اوس ڈرٛیوَر تہِ تھوڑا لیٹ بیٚیہِ ٲس مےٚ اٮ۪مَرجَنسی تہِ اس لیے درٛایَس بہٕ گَرِ جلدی اسلیے چھَس بہٕ یژھان تُہٕنٛز یہِ کیب کٮ۪نسَل کَرٕنۍ